ہاں آز کَرٕ بہٕ کَتھ پنٛنِس گامَس مُتعلق ییٚتہِ أسۍ روزان چھِ تہٕ بیٚیہِ کیٛازِ چھِ أسۍ ییٚتہِ روزان أسۍ چھِ روزان اَصٕل منٛز اننت ناگ کِس أکِس لَکٹِس مَۄکٹِس گامَس منٛز یَتھ وَنان چھِ اِسلام آباد وَنان چھِ یَتھ یِتھ پٲٹھۍ اِسلام آباد لیکِن یَتھ چھُ اَصٕل ڈِسٹرٛکَس ناو اننت ناگ أسۍ چھِ أتھۍ اِسلام آباد کِس أکِس علاقَس منٛز روزان یَتھ ناو چھُ رانی پوٗرہ رانی پورہ چھُ اننت ناگ ڈِسٹرک مطلب خۄد اننت ناگ پٮ۪ٹھ ییٚتہِ لالچوک پٮ۪ٹھ اَنے یہِ اران پوٗر تامٮ۪تھ پَنٛداہ کِلوٗمیٖٹَر دوٗر تہٕ أسۍ چھِ ییٚتہِ تہِ لۄکچارٕ پَانہِ پٮ۪ٹھَانَے روزان سٲنۍ جدٕ اَجداد تہِ چھِ أسۍ ییٚتی روزان مےٚ کیٛازِ چھُ یہِ پَنُن علاقہٕ واریاہ زیادٕ پَسنٛد کیٛازِکہِ ییٚتہِ چھِ اَسہِ نیران ہَر کُنہِ قٕسمُک مٮ۪وٕ ییٚتہِ چھِ اَسہِ ژوٗنٛٹھۍ نیران ییٚتہِ چھِ اَسہِ ٹَنٛگ نیران ییٚتہِ چھِ اَسہِ فصل اَصٕل نیران آ ییٚتہِ چھِ اَسہِ ہر کُنہِ قٕسمٕچ سبزی نیران یَس سبزی أسۍ وۄپداونٕچ کوٗشِش چھِ کَرَان سۄ سبزی چھِ ییٚتہِ نیران بیٚیہِ چھِ ییٚتہِ أنٛدۍ پٔکۍ واریاہ اَصٕلۍ لٕکھ ییٚتہِ چھُ واریاہ خۄش گوار موسم آسان رٮ۪تہٕ کٲلِس منٛز چھِ ییٚتہِ صحیح ہر کُنہِ وقتہٕ کامہِ ہُنٛد صحیح چہل پہل آسان بیٚیہِ چھُ ژۄپٲرۍ طرف سبزار آسان تہٕ دِل چھُ واریاہ زیادٕ خۄش گژھان بیٚیہِ چھِ سٲنِس علاقَس سارِنٕے کھۄتہٕ یہِ خصوٗصیت یہِ کہِ ییٚتہِ چھُ آب واریاہ زیادٕ صاف تہٕ پاک ییٚتہِ چھِ اَسہِ یِمن ناگو منٛز آب نیران تہٕ سُہ ناگہٕ آب چھُ واریاہ زیادٕ صاف تہٕ شفاف سُے ناگہٕ آب چھُ أسۍ چٮ۪وان تَمہِ سۭتۍ چھِ اَسہِ اَصٕل ڈجشَن گژھان شرٛپان اَصٕل تہٕ تمی مۄکھ چھُ مےٚ یہِ پَنُن علاقہٕ واریاہ زیادٕ حَدٕ کھۄتہٕ تہِ زیادٕ پَسنٛد تہٕ مےٚ چھُ پَنُن علاقہٕ زوٗ جان کھۄتہٕ ٹوٹھ